اسلام عليكم ورحمة الله وبركاته آز ونہو تۄہہِ بہٕ پنٕنٮ۪ن فصلن مُتعلق زِ أس کتھ زٔمیٖن منٛز چھِ پنُن فصل وۄپداوان تہٕ کُس کُس مینور چھِ تتھ استعمال کران تٔمہِ کہِ گریو کرنہٕ باپتھ چھِ أسۍ گۄڈٕ سۄ زٔمیٖن یوٗز کران یۄس رِچ اِن منرلٕز آسہِ یوٚس رِچ اِن نیوٹریٚنٹس آسہِ أسۍ چھِ کلیٚیی سۄیل فاین سٲنۍ فصٕل گرو کرنہٕ خٲطرٕ یوٗز کران تہٕ بیٚیہِ چھِ کَو ڈنٛگ یتھ زن أسۍ کٲشِر پٲٹھۍ گُہہ تہِ چھِ ونان سُہ تہِ چھ سون فصٕل گرو کرنہٕ خٲطرٕ أس تتھ زٔمیٖنس اٮ۪ڈ کران بیٚیہِ چھِ باقٕے فٹلایزٲرس پٮ۪سٹہٕ سایڈٕس انسیٚکٹہٕ سایڈٕس ویٖڈِ سایڈٕس باقٕے باقٕے یِم مینور تہِ استعمال کران تٔمۍ چھِ سٲنِس فصلس گرو کرنس منٛز سٮ۪ٹھاہ مدد دِوان تہٕ امہِ سۭتۍ چھُ سون فصٕل سٮ۪ٹھاہ رُت بنان تہٕ بیٚیہِ یوٚٹھ بنان سُہ چھُ واریاہ رُت بنان یِمو آرگنِک فٹلایزرو سۭتۍ یِم اسہِ گرن منٛز نیران چھِ یِمٔے چھِ أس زٔمیٖنس اٮ۪ڈ کران پنُن فصٕل رُت بناونہٕ خٲطرٕ